ییٚمہِ ساتہٕ تہِ ہَسا اِنسان وٕچھان چھِ یِمہٕ چٔرِنٛدٕ پٔرِنٛدٕ یِم زن لبنہٕ چھِ یِوان کٔشیٖرِ منٛز یا یِم زن باقین مُلکن منٛز چھِ یِوان لبنہٕ تہٕ ییٚلہِ تہِ اِنسان چھِ گَژھان یِمہٕ چٔرِنٛدٕ پٔرِنٛدٕ وٕچھنہِ یا اگر أسۍ وٕچھو روز مراہ زندگی منٛز چھُ یِم کُلٮ۪ن پٮ۪ٹھ روزان پھیران تہٕ تِتھۍ کیٚنٛہہ چٔرِنٛدٕ پٔرِنٛدٕ یِم زن وٕنہِ ختم چھِ لٔگۍمٕتۍ گژھنہِ یِمن زن اٮ۪نڈینٛجٲڈ چھِ وَنان تہٕ تِم ہَسا چھِ کینٛژَن تِتھٮ۪ن علاقن منٛز آمنہٕ آمٕتۍ تھاونہٕ ییٚتہِ زن تِمہٕ محفوٗظ چھِ یِوان تھاونہٕ تہٕ تِمن چھِنہٕ شِکار گژھنُک کٕہٕنۍ تہِ خطرٕ آسان تِمن ہَسا چھُ سورٕے کھٮ۪ن چٮ۪ن تِتھَے پٲٹھۍ یِوان مہیّا کَرنہٕ یِتھ پٲٹھۍ زن تِمہٕ جنٛگلس منٛز آسان روزان یا ییٚتہِ تِم روزان آسان یُس تِمن روزُن جاے آسہِ ہے آسان یَتھ ہٮ۪بِٹیٹ چھِ وَنان تہٕ تِژھٕے جاے چھِ یِوان تِمن دِنہٕ ہوٗ بَہ ہوٗ سُے جاے چھِ یِوان تِمن دِنہٕ تتھ علاقس منٛز تہٕ تَتہِ چھِنہٕ تِمن شِکار گژھنُک تہِ خطرٕ آسان کِہیٖنۍ تہٕ تَتہِ چھِ تِہنٛزۍ یُس تہِ یہِ تِہنٛزۍ یہِ آبٲدی چھِ آسان یہِ ہسا چھِ یِوان تَتہِ بَڑاونہٕ تہٕ ییٚلہِ کانٛہہ اِنسان یِمن وٕچھان چھُ یِمن سۭتۍ روٗبَروٗ چھُ سپدان تہٕ تٔمِس ہَسا چھِ پانَے یِہنٛز ماے دِلس منٛز بَڑان تہٕ تٔمِس ہَسا چھِ پَے لَگان زِ یہِ کۭژاہ خوٗبصوٗرت اکھ زوُ زٲژ چھِ تٔمِس چھِ اَتھ متعلق لَگان پَے کہِ یہِ کٲژاہ ضٔروٗری چھِ اَسہِ بَچاوٕنۍ ییٚلہِ تہِ اِنسان وٕچھان چھِ یِتھۍ چیٖز أمِس ہَسا چھِ اَمہِ سۭتۍ اکھ راحت فراہم سپدان أمِس ہَسا چھِ خۄش لگان یِم چیٖز وٕچھِنۍ تہٕ أمِس چھِ اَمہِ سۭتۍ غم دفٲیی گَژھان تہٕ سۭتۍ سۭتۍ چھِ انسانس یہِ سبق روزان مِلان زِ یہِ زوٗ زٲژ تہِ ہَسا پَزِ اَسہِ بچٲوٕنۍ یِمَن ہُنٛد مقصدٕے ہَسا چھُ یی آسان یِمن علاقن ہُنٛد زِ تۄہہِ تہِ ہَسا پزنو یِمہٕ بَچٲوٕنۍ تہٕ اَمہِ سۭتۍ چھِ وٕنہِ یہِ اثرات پیمٕتۍ لُکن پٮ۪ٹھ ییٚلہِ تہِ لُکھ یِتھ خوٗبصوٗرت زُو زٲژ چھِ وٕچھان تہٕ تِمن ہَسا چھِ اَمہِ سۭتۍ یہِ مدتھ میوٗلمُت وٕنۍ وٕنِس تام ٲس تِمن خٲلی اَتِچ گورمٮ۪نٹٕے یٲتۍ چَلان اَتِچ سرکار ییٖژاہ بچاوان مگر وٕنہِ ہَسا پیوٚو اَمیُک اثرات یہِ زِ یُس تہِ ہَسا وٕنۍ اکھ آم اِنسانس چھُ سُہ ہسا چھِ کوٗشِش کَران پانہٕ خُدی ہَسا چھِ وٕںۍ کوٗشش کَران یعنی اِنڈیٖجول لیولہِ پٮ۪ٹھ سُہ کوٗشش کَران زِ بَہ سا گوٚژھُس ہٮ۪کُن یِمہٕ بچٲیِتھ تہِ اَمہِ باپتھ ہَسا چھِ سُہ پٕنٕنۍ پٲٹھۍ پنٕںۍ کوٗشش روزان جٲری کَران تہٕ بیٚیہِ اَمہِ علاوٕ یِم ہَسا اَتِکۍ روزن وٲلۍ لُکھ چھِ آسان تِم ہَسا چھِ یِم ساینس پرن وٲلۍ چھِ آسان تہٕ تِمن ہَسا چھِ یِمن متعلق پٮ۪وان پَرُن تہٕ تِم ہَسا چھِ کَران پنٕنۍ پٲٹھۍ یِمن متعلق تحقیٖق رسٲرٕچ تِم چھِ وٕچھان زِ یِم کِتھ پٲٹھۍ چھِ اَکہِ مُلکہٕ پٮ۪ٹھٕ بیٚکِس ملکس گَژھان یِمن کِتھ پٲٹھۍ چھِ پَے لاگان زِ موسم ہَسا چھُ وٕنۍ تبدیٖل گَژھن وول تہٕ یِم کِتھ پٲٹھۍ چھِ پَے لاگان اَسہِ کَمہِ وَتہِ کوٚت چھُ واتُن تہٕ اَمہِ سۭتۍ ہسا مِلے ساینس دانن وارِیاہ مدتھ پنٕںی ساینسی دور برٛونٛہہ کُن برٛونٛہہ پکناونُک تہٕ اَمہِ سۭتۍ تہِ ہَسا مِلیو لُکن وارِیاہ زیادٕ اتھ متعلق زانکٲری زِ اَسہِ ہَسا پزن واقعی یِم چیٖز بچاوٕنۍ تہٕ اَسہِ ہَسا پزِ قُدرت محفوٗظ تھاوُن تہٕ اَمہِ علاو ہسا چھِ أکِس اِنسانس منٛز یہِ شعوٗر سبدان پٲدٕ یِمہٕ جانور وٕچھنہٕ سۭتۍ زِ اَسہِ ہسا پزِ ییٚتہِ یِم روزان آسان سُہ پتہٕ سرکارن اَتِچ ٲسۍتن ؤلِتھ تھٲومٕژ أنٛدۍ أنٛدۍ ٲسۍتن محفوٗظ تھٲومٕژ یا متہٕ ٲسۍتن تھٲمٕت محفوٗظ کٔرِتھ یَتھ زن أسۍ وَنو کنٛزٲرٕو کٔرِتھ تہٕ اَمہِ باپتھ ہسا چھِ تٔمِس منٛز یہِ شعوٗر سپدان پٲدٕ سُہ چھُ وَنان زِ یِتہِ پانہٕ چھُ روزان اَتہِ گوٚژھ نہٕ أمِس میٛانہِ ذریعہ نۄقصان واتُن کِہیٖنۍ تہٕ سُہ چھِ کَران پنٛنہِ جایہِ وارِیاہ زیادٕ کوٗشش زِ ییٚتہِ یہِ روزان چھِ یہِ گَژھِ ییٚمِس روزُن محفوٗظ تہٕ اَمہِ علاو ہَسا چھِ یہِ ییٚمیُک فٲیدٕ اتہِ کٮ۪ن لُکن یہِ تہِ مِلان زِ ییٚتہِ تہِ یِم آسن آمٕتۍ بچاونہٕ تھاونہٕ یِم خوٗبصوٗرت چٔرِنٛدٕ پٔرِنٛدٕ اَمہِ سۭتۍ ہسا چھِ اَتہِ وارِیاہ زیادٕ سیرو تفریح لگان یَتھ زن وَنان ٲسۍ اِکو ٹیوٗرِزٕم چھِ تہٕ یِم ہَسا چھِ وارِیاہ لُکھ ہَسا چھِ یِوان وارِیاہو ملکو پٮ۪ٹھٕ یِم ہسا چھِ یِوان وٕچھنہِ زِ اَتھ خاص جایہِ